میٛٲنِس بَچپَنَس منٛز چھِ مےٚ واریاہ کھیل گِنٛدۍمٕتۍ تہٕ بہٕ ٲسٕس تِم پنٛنٮ۪ن دوستَن سۭتۍ گِندان تِم ٲسۍ اِتھ کٔنۍ أسۍ ٲسۍ گِنٛدان ژوٗرِ بیٚہنَس یَتھ منٛز اَکھ اِنسان اوس پرٛاران تہٕ باقی ٲسۍ ژوٗرِ بیٚہوان پَتہٕ اوس سُہ اِنسان تِمَن ژھانڈان بیٚیہِ ٲسۍ أسۍ گِنٛدان کھوٚ کھوٚ یَتھ منٛز زٕ ٹیٖمہٕ آسہٕ بَناونہٕ یِوان تہٕ أڑۍ ٲسۍ بیٚہوان پَتھَر تہٕ أڑۍ ٲسۍ ژَلان پَتہٕ اوس اَکھ نَفَر تِمَن دواران تہٕ روٗل ٲس أمَن منٛز ٲسۍ أسۍ یہِ روٗل تھاوان کہِ یُس ژوٗرِ بیٚہنَس منٛز یُس اِنسان گۄڈنٮ۪تھٕے نظرِ گژھِ ہا سُہ اوس گژھان گیمہِ منٛز نٮ۪بَر تہٕ کھوٚ کھوٚ وَس منٛز یُس اگر غلط سایڈِ ییٖہا یا کٲنٛسہِ سۭتۍ ٹَچ لَگہِ ہا تہٕ سُہ اوس گژھان گیمہِ منٛز نٮ۪بر